ییٚلہِ سٲنِس گامَس منٛز چھُ کٲنٛسہِ ہوٗن دِوان ژوٚپ تٔمِس چھِ پَتہٕ أسۍ ہے اِنجَکشَن کَران تمے ساتہٕ تِم مطلب تِم پَلَو چھِ تٔمِس آسان تِم چھِ یِوان زالنہٕ پَتہٕ چھِ تٔمِس پیٚوان ڈاکٹٕرَس نِش گژھُن چھُ پیٚوان تٔمِس چَک اَپ کَرُن ٹیسٹہٕ کَرٕنۍ تٔمِس پَتہٕ چھُ پیٚوان تٔمِس اِنجَکشَن کَرنہِ سُہ دَوَا دِی ڈاکٹر تٔمِس سُہ چھُ پیوان تٔمِس پوٗرٕ کھیوٚن تہٕ پَتہٕ چھُ پیٚوان تٔمِس نِش تھوڑا مطلب دوٗرےٕ روزُن یوٚتَس تانۍ سُہ ٹھیٖک گژھِ تہٕ بَس باق بیٚیہِ چھِ أسۍ تٔمِس مطلب یہِ ڈاکٹر تٔمِس ٹرٛیٖٹمؠنٛٹ چھُ کَران سُہ چھُ پیٚوان پوٗرٕ کَرُن